اَگر أسی وٕچھو وٕنۍکیس وٕنۍکیس کِس زمانَس منٛز چھِ واریاہ ٹینشَن آسان لُکَن منٛز تہٕ اَمہِ خٲطرٕ چھُ واریاہ تِم اٮ۪کٹِوِٹی ییٚمہِ سۭتۍ أسۍ ہٮ۪کَو یِم پَنٕنۍ ٹینشَن دوٗر کٔرِتھ أتھۍ منٛز چھِ اَکھ اٮ۪کٹِوِٹی یَتھ أسۍ وَنان چھِ گیم گیمَن منٛز چھِ اَسہِ یِوان واریاہ گیمہٕ اَگر أسۍ وٕچھو کِرکَٹ چھُ یِوان ہاکی چھُ یِوان فُٹ بال چھِ یِوان والی بال چھِ یِوان پولو چھِ یِوان بیڈمِنٹَن چھِ یِوان یِم چھِ واریاہ تِم گیمہٕ یِم أسۍ ہٮ۪کَو گِنٛدِتھ تہٕ یِمو سۭتۍ أسۍ پَنٕنۍ یعنی کہِ پَنُن پان تھاوَو مصروٗف تہٕ اَسہِ کیٛاہ گژھِ کٲم أسۍ گژھِ یۄس اَسہِ ٹینشَن آسہِ سُہ روزو أسۍ تَمہِ نِش دوٗر اَگر أسۍ وٕچھو اَز کَل چھِ اَسہِ گژھان کٲم آز کَلُکھ دور یُس ماڈٲرٕن دور چھِ واریاہ ٹینشَن چھِ آسان سوسایٹی منٛز اِنسانَس مطلب واریاہ طریٖقہٕ چھِ آسان سِٹرَس چھُس آسان تہٕ اِنسان چھِ گژھان کٲم یہِ چھِنہٕ ہٮ۪کان یِمَن سۭتۍ روٗزِتھ کِہیٖنۍ اَمہِ باوجوٗد اَگر أسۍ وٕچھو یعنی کہِ اَسہِ پَزِ کَرٕنۍ کٲم اَسہِ پَزَن گیمہٕ گِنٛدنہِ گیمَن منٛز اَسہِ پےٚ گِنٛدٕنۍ مطلب فار اٮ۪کزامپُل پَزِ اَسہِ گِنٛدٕنۍ کِرکَٹ پَزِ اَسہِ گِنٛدٕنۍ کِرکٹ سۭتۍ گژھِ اَسہِ کٲم یعنی کہِ أسۍ ہٮ۪کو پَنُن پان اَتھ سۭتۍ تھٲیِتھ آوُر تہٕ اَسہِ گژھِ کٲم تہٕ أسۍ ہٮ۪کَو سِٹرَس نِش دوٗر روٗزِتھ آ یِتھ کٔنۍ أسۍ وَنو فار اٮ۪کزامپُل اَگر أسۍ لاگان چھِ کِرکَٹ گِنٛدُن کِرکَٹ گیم چھِ آسان کم سے کم ژورَن گھنٹَن ژورَن گھنٹَن منٛز چھِ اِنسان آسان أتھۍ سۭتۍ مطلب سُہ چھُنہٕ باقِیَن کامین کُن آسان تٔمِس چھُنہٕ باقِیَن کُنَتھ ٹینشَن آسان سُہ چھِ آسان أتھۍ گٲم گیمہِ کُنَتھ مطلب توجہ تھٲیِتھ تٔمِس یۄس سٲرٕے کَنسَنٹریشَن چھِ آسان پَنٕنۍ تٔمِس چھِ روزان سُہ یِمنُے گیمَن کُنَتھ تٔمِس چھُنہٕ بیٚیہِ اورٕ یورٕ روزان کَنسَنٹریٹ ییٚلہِ تٔمِس پَنٕنی کَنسَنٹریشَن روٗز أتھۍ کُنَتھ تَمیُک مطلب گوٚو سُہ چھُنہٕ ہٮ۪کان اورٕ یور سوٗنچِتھ کِہیٖنۍ تٔمِس چھِ گژھان کٲم سُہ چھُ روزان سِٹرَس فری بیٚیہِ چھِ گیم اَمہِ سۭتۍ چھِ اَکھ اِنٹریسٹ بڑان صحت چھِ روزان ٹھیٖک اِنسانَس چھُ روزان مطلب اِنسان چھُ ہٮ۪کان مطلب رَنِنٛگ تہِ کٔرِتھ اَتھ منٛز چھِ ہٮ۪کان جاگِنٛگ تہِ کٔرِتھ یعنی کہِ اَگر فیٖلڈِنٛگ آسٮ۪س کَرٕنۍ تہٕ اِنسانَس چھُ روزان اَمہِ سۭتۍ تَندرُستی زبردس اِنسان چھُ روزان فِٹ تہٕ یِمو گیمَو سۭتۍ اَگر أسۍ وٕچھو کُنہِ ساتہٕ چھِ أسۍ وُچھان اَگر أسۍ کُنہِ ساتہٕ بور تہِ چھِ آسان گٔمٕتۍ أسۍ چھِ گژھان یہِ نِوان ایز اےٚ مطلب اَکھ لُطف اندوز اٮ۪کٹِوِٹی ییٚمہِ سۭتۍ أسۍ اٮ۪نجاے چھِ کران أسۍ چھِ گژھان کُنہِ جایہِ أسۍ چھِ وُچھان میچ ترٛین ترٛین ژورَن ژورَن گھنٹَن أسۍ چھِ پَنُن دِو دل یعنی کہِ یُس اَسہِ پَنُن دٮ۪ماغ چھُ سُہ چھِ أسۍ آوُر تھاوان تَمہِ ساتہٕ چھِ أسۍ کران سُہ گیم اٮ۪نجاے سُہ اٮ۪نجاے چھِ أسۍکران تَمہِ آیہِ تاکہِ اَسہِ گوٚژھِ نہٕ کانٛہہ سِٹرَسَہ روزُن کِہیٖنۍ تہٕ اَسہِ چھِ یِوان اَمہِ ساتہٕ مَزٕ پَنُن پان اَتھ آوُر تھاونَس منٛز تہٕ اَسہِ چھِنہٕ گژھان یعنی کہِ ٹینشَن وینشَن کِہیٖنۍ آز کل اَگر تُہۍ وٕچھُو واریاہ گیمہٕ چھِ یِوان گِنٛدنہٕ تہٕ اَجَن گیمَن چھِ لَگان کَمٕے ٹایم تہٕ اَجَن چھِ زیادٕ ٹایِم تہٕ ییٚمِس تہِ مطلب پَنُن آ یعنی کہِ ٹینشَن وینشَن آسہِ تٔمِس پَزِ زیادٕ کِرکَٹٕے گِنٛدُن کیٛازِ کِرکَٹ گیم چھِ سٔہ بٔڑ اَکھ گیم یُس کم سے کم چھِ آلموسٹ یَتھ منٛز اِنسانَس چھِ دۄہ نٮ۪صفہٕ دۄہ گژھان تٔتھۍ سۭتۍ تہٕ سُہ چھِ پَنُن ٹایِم ہٮ۪کان آرام سان کٔڑِتھ اَتھ گیمہِ سۭتۍ تہٕ پانَس چھُ سُہ روزان بِلکُل فِٹ یِمَو پتہٕ تٔمِس چھُنہٕ گژھان یعنی کہِ ٹینشَن یا باقٕے چیٖز چھِ سُہ تِمو نِش روزان دوٗر تہٕ یِمَے گیمہٕ گژھن اِنسان گژھِ آز گِنٛدُن گیمہٕ سُہ گژھِ نہٕ اَمہِ موجوٗب گِندُن کیٚنہہ تاکہِ سُہ گژھِ اَمہِ موٗجوٗب گِندُن تاکہِ تٔمِس روزِ پَنُن صحت ٹھیٖک دٮ۪مٲغی توازُن روزیس ٹھیٖک تہٕ تَنٛدرُستہٕ روزِ فِٹ روزِ ہر کُنہِ چیٖزَس منٛز سُہ تہٕ اِنسانَس پَزِ کَرٕنۍ کٲم گیمہٕ گِندنہِ تہٕ باقِیَن کامین نِش بَسیٚس دوٗر روزُن کیٛازِکہِ آز چھِ سُہ دور اِنسانَس چھِ پیوان ہٮ۪س تھاوُن پَنُن پان بچاوُن تہٕ کِرکَٹٕے چھِ یا فُٹ بال وٕچھُو تُہۍ والی بال وٕچھُو تُہۍ باقٕے یِم تہِ گیم وٕچھُو تُہۍ اِنسانَس پَزِ یِمَن منٛز پاٹِسِپیٹ کَرُن تہٕ پَنُن صحت فِٹ تھاوُن پَنٛنہِ صحت کھۄتہٕ چھِنہٕ بٔڑ بیٚیہِ کِہیٖنۍ ییٚلہِ اِنسانَس صحت چھِ تیٚلے چھِ سۄرٕے تیٚلے چھُس پونٛسہٕ تہِ چھِ سورٕے چھُس تیٚلے چھُ تٔمِس پَنٕنۍ زندگی چھَس تیٚلہِ ییٚلہِ صحت چھُ کیٛازِکہِ زانہِ سُے یُس بٮ۪مار چھِ پٮ۪وان زانان چھِ سُے صحتٕچ قدر کیٛاہ چھِ تہٕ اِنسانَس پَزِ پَنٛنہِ صحتُک خیال تھاوُن اَصٕل پٲٹھۍ أمِس پَزِ نہٕ یعنی کہِ تِمَن کامین کُنَتھ کَرُن کِہیٖنۍ أمِس پَزِ گیمَن کُنَتھ گِندُن آ تہٕ پَنُن صحت تھاوُن فِٹ تہٕ اَمہِ سۭتۍ گژھِ کٲم أمِس یہِ روزِ پتہٕ تَنٛدرُستہٕ کیٛازِ تَنٛدرُستی چھِ اِنسانَس منٛز سُہ چیٖز ییٚمہِ سۭتۍ یہِ اِنسان لایفہٕ منٛز پتہٕ ہیٚکہِ کیٚنہہ تہِ کٔرِتھ کیٛازِ مین چیٖز چھِ تیٚلہِ ییٚلہِ صحت چھِ تیٚلے چھِ سورٕے کیٚنہہ اِنسانَس پَزِ پَنٛنِس صحتَس خٲطرٕ پوٗرٕ دھیان دیُن